یِم ہَسا مُشکِل چھِ یِوان اَسہِ مَطلَب کہِ اَگر أسۍ کُنہِ وِز باغَس مَنٛز چھِ گَژھان وارِ مَنٛز چھِ اَژان یا پَننہِ پارکہِ مَنٛز چھِ اَژان گۄڈٕنیٚتھ اَگَر أسۍ وٕچھو اَتہِ ہَسا چھِ آسان واریاہ کیٚم کۭرل چھِ اَتہِ آسان نَژان زَلِر چھِ آسان نَژان بَگٕس چھِ آسان نَژان باقٕے کیٚمۍ چھِ آسان نَژان پٔتمہِ لَٹہِ ہَسا ژایَس بہٕ پَننہِ وارِ مَنٛز یا کُنہِ وِز چھِ آسان کُلٮ۪ن تمہِ آیہِ تہِ لَنجہِ تمہِ سۭتۍ چھ اِنسانَس ہیٚکان لٔگِتھ یا کینٛہہ پٔتمہِ لَٹہٕ ہَسا ژایَس بہٕ پننس پَننِہ وارِ مَنٛز تَتہِ ہَسا اوس أسۍ ہَسا ٲسۍ مَرژٕوانٛگَن کُلۍ لاگان بہٕ ہَسا ٲسٕس پَننہِ ممی پَلزان پَتہٕ ہَسا ٲسۍ خَبر کیاہ کیٚمۍ تٔمۍ کیٚمۍ ہَسا دِژ مےٚ یِژھ ٹۄپھ تمہِ سۭتۍ ہَسا گٔے مےٚ سٲرسٕے باڑی ایٚلَرجی پَتہٕ ہَسا پیٚو مےٚ تمے وِزِ ہَسپَتال گَژھُن ہسپَتالَس مَنٛز پیٚو مےٚ تمے وِز میٚڈِکَل ٹریٖٹمنٹ کَرُن تکیاز دَپان ہَسا یُس زلِر ٹۄپھ چھِ آسان یہِ ہسا چھِ آسان واریاہ مُشکِل ٹۄپھ بیٚیہِ ہَسا اَگَر أسۍ وٕچھو ییٚلہِ أسۍ پَننہِ وارِ مَنٛز چھِ اَژان اَتہِ چھِ آسان مَطلب آز طور پر چھِ پیٚوان شَبنَم چھ پیٚوان امہِ شَبنَم سۭتۍ ہَسا چھ اَڑٮ۪ن بیٚہ اَڑٮ۪ن بیٚمارٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ یہِ دَوا تہٕ اَڑٮ۪ن بٮ۪مارٮ۪ن اَڑٮ۪ن اَڑٮ۪ن اِنسانَن ہِنٛدۍ خٲطرٕ چھُ یہِ آسان نۄقصان دیٚہ تہِ اَگَر ہَسا أسۍ وٕچھو أسۍ ہَسا چھِ اتھ پَننِس زٔمیٖنَس مَنٛز واریاہ کھادٕ اِستعمال کَران یا ییٚلہِ أسۍ پَنُن باغ مینٹین چھِ آسان کَران أسۍ زٔمیٖن چھِ آسان کھَنان تمہِ وِز کیاہ چھُ گَژھان تمہِ وِز چھِ سۄ گرٕد چھِ ووٚتھان یۄس اَسہِ گرد چھِ سانہِ مَا سٲنِس مَطلَب کہِ جِسمَس مَنٛز گَژھان تمہِ سۭتۍ ہَسا چھِ أسۍ تمہِ گَردٕ سۭتۍ بیٚمار گَژھان بیٚیہِ ہَسا چھِ اتھ سٲنِس باغَس مَنٛز آسان مٔہۍ کال ییٚلہِ آسان چھُ اتھ مَنٛز ہَسا چھ آسان بٔڑۍ بٔڑۍ مٔہۍ چھِ آسان باقٕے کیٚمۍ چھِ آسان اَگَر تِم مٔہۍ ؤہۍ اِنسان سٕنٛدٕس جِسمَس پٮ۪ٹھ بیٖٹھ تِم ہَسا چھِ واریاہ سخت ٹۄپھِ دِوان تِمو ٹۄپو سۭتۍ کیاہ چھُ گَژھان یۄس ہَسا باڈی چھِ سۄ سٲنۍ باڑی چھِ آسان سۄ چھِ تمہِ سۭتۍ رِیکشَن کَران پَتہٕ ہَسا چھُ اِنسان تمہِ سۭتۍ تہِ ہیٚکان بیٚمار گٔژھِتھ بیٚیہِ کیاہ چھُ گَژھان اَڑٮ۪ن ہَسا چھِ ایٚلَرجی گَژھان یہِ ایٚلَرجی تکیاز اگر تِم پَننہِ وارِ مَنٛز چھِ اَژان تَتہِ زَن آسہِ پھٕلاے کُنہِ چیٖزَس چھِ آسان پھٕلاے تِمَن ہَسا چھِ یہِ ایٚلَرجی گَژھان تِم چھِ ہیٚکان تِمَن چھِ ہیٚکان ژاس کٔرِتھ زُکام کٔرِتھ تپھ کٔرِتھ وۄنۍ اَگَر أسۍ وٕچھو کانٛہہ تہِ چیٖز نَسا چھُنہٕ مَطلَب کہ وۄنۍ اَگَر أسۍ وٕچھو کانٛہہ تہِ چیٖز سُہ چھ نَسا چھُنہٕ سُہ یمہِ سۭتۍ نہٕ اِنسانَس کانٛہہ نَتہٕ کانٛہہ یہِ چھ واتان پرٮ۪تھ کُنہِ چیٖزَس سۭتۍ ہَسا چھُ آسان گۄڈٕنیٚتھ محنت کَرٕنۍ پَتہٕ اَگَر أسۍ وٕچھو یۄس یہِ وٲر سٲنٛۍ چھِ آسان اتھ تہِ ہَسا چھِ آسان تِتھٲے پٲٹھۍ محنت کَرٕنۍ تکیازِ یہِ چھُ آسان گۄڈٕنیٚتھ بیول وَوُن بیٲلۍ وَونہٕ پَتہٕ کھَسہِ اتھ ہاکھ پَتہٕ چھُ آسان سُہ ہاکھ رُوُن یہِ یِم کامہِ کَرنَس سۭتۍ ہَسا چھِ اِنسانَس مَطلَب کہِ واریاہ مُشکِل پیٚوان تُلن زٔمیٖن چھِ اَڑٮ۪ن نَسا چھُنہٕ آسان عادتھٕے پَتہٕ چھِ تِم باوجود تہِ چھِ تِم اتھ وارِ مَنٛز اَژان تکیازِ یہِ وٲر چھِ آسان یہِ باغ چھ آسان مینٹین کَرُن بیٚیہِ کیاہ چھِ أسۍ کَران ییٚلہِ ہَسا أسۍ پَننِس باغَس دَوہ چھِ چھَکان پَگاہ چھِ آسان بَہارَس مَنٛز أسہِ یِمَن میوٕ کُلٮ۪ن دَوہ چھَکُن تمہِ وِز کیاہ چھُ آسان یِم ہَسا کیٚمۍ کۭرل اَتٮ۪ن چھِ آسان تِم ہَسا چھِ یِمو کُلیٚو پٮ۪ٹھ آسان بۄن پیٚمٕتۍ تِم ہَسا چھِ پَتہٕ ییٚتہِ باغَس سُہ دَوا وَوا چھَکنَس سۭتۍ کیاہ چھُ گَژھان یُس ہَسا سُہ دَوا چھُ تمِچ یۄس مشک چھِ تمہِ سۭتۍ تہِ چھ ہیٚکان اِنسانَس ایٚلَرجی گٔژھِتھ تمہِ سۭتۍ تہِ چھِ ہیٚکان اِنسان واریاہَن بیٚمارٮ۪ن مَنٛز مُلَوَث گٔژھِتھ یُس ہَسا سُہ باغُک سُہ دَوا چھُ آسان تتھ مَنٛز ہَسا چھِ واریاہ کیٚمِکلٕز آسان تمنٕے کیٚمۍ تموٕے کیٚمکلو کہِ وَجہ سۭتۍ ہَسا چھِ اِنسان واریاہ بیٚمار ہیٚکان گٔژھِتھ